گُرۍ سوٲرۍ کَرٕنۍ چھِ اکھ الگ تہٕ سُہ اکھ کٲم یُس لُکن چھِ وارِیاہ ریٖزنہٕ خٲطرٕ تھاوان اگر أسۍ وٕچھو گُرۍ سوٲرۍ کَرٕنۍ کِتھ پٲٹھۍ چھےٚ اِنسانس پانس کُن مٲیل کَران زٕ وَلہٕ کھس مےٚ سوارِ تہٕ وَلہٕ بہٕ تھاوتھ چَلاو تہٕ یہِ چھُ اکھ اہم کنٮ۪کشن بنان گُرِس تہٕ اِنسانس درمِیان پتہٕ ہٮ۪کہِ سُہ تٔمِس سوٲرۍ کٔرِتھ اگر أسۍ وٕچھو ییٚلہِ أسۍ سِٹاٹس چھِ گُرۍ سوٲرۍ کَران اتھ منٛز چھِ وارِیاہ چیٖز آسان یَتھ منٛز اکھ خوشی چھِ آسان اکھ ڈر چھُ آسان تہٕ بیٚیہِ سُہ اکھ چیٖز چھُ آسان یَتھ منٛز أسۍ یَژھان چھِ زٕ بہٕ بناوہا أمِس سۭتۍ اکھ رِشتہٕ زٕ مےٚ گژھِ ہے مَزٕ یُن اگر أسۍ وٕچھو یۄس گُرٮ۪ن ہِنٛز نظر چھےٚ آسان سۄ چھِ آسان وارِیاہ اصٕل گُرۍ چھِ آسان طاقتور بیٚیہِ شریٖف تہٕ بیٚیہِ چھِ آسان تِمہٕ اصٕل جانور یعنی کہِ تِمن چھِ آسان تھوڑا اِنٹلیٚجنٹ تہِ چھِ آسان تِمہٕ تِمن چھِ آسان اکھ سُہ طاقت تہٕ یِم تِم چھِ ہٮ۪کان پنٛنِس مٲلِکس پرزٕنٲیِتھ اگر أسۍ وٕچھو گُرۍ سوٲرۍ چھےٚ لۄکچارس پٮ۪ٹھ کٔرمٕژ مےٚ مےٚ اوس یہِ لۄکچارُک شوق زٕ بہٕ کرہا گُرۍ سوٲرۍ ییٚلہِ بہٕ دٔلیٖل اوسُس بوزان نَے نیٹن ہٕنٛزٕ کَو بایزَن ہٕنٛزٕ یا اوسُس وٕچھان موٗوِین منٛز اوسُس وٕچھان کِتابن منٛز اوسُس پران یا کُنہِ ڈرٛاماہس منٛز اوسُس وٕچھان مےٚ ووٚنمَس دوٚپمَس اکھ مَزٕ یِوان بیٚیہِ یِوان یُس مےٚ اوس کَران حقہٕ زٕ ژٕ کہ ژٕ ہٮ۪ککھ ژٕ وَتھ تہٕ ژٕ ہٮ۪ککھ گُر سوٲرۍ کٔرِتھ

جانورن ہُنٛد پیار تہِ چھُ اکھ اہم کِردار گُرۍ سوارِ منٛز گُرۍ چھِ پنٛنہِ اصلہِ نیچرٕ تہٕ ژھبہٕ خٲطرٕ مشہوٗر تہٕ یِمن چھِ اکھ اہم ویلیوٗ آسان تہٕ بیٚیہِ چھِ یِمن وارِیاہ اکھ کنٮ۪کشن آسان جانورن سۭتۍ تہٕ اکھ بانٛڈ بناوان یِمن جانورن سۭتۍ چھُ اکھ اہم چیٖز بیٚیہِ گُرۍ سوٲرۍ چھِ اٮ۪ٹرٛٮ۪کٹ کَران اَمہِ کِس ناوٮ۪لٹی پٮ۪ٹھ تہٕ یہِ چھِ اکھ اہم اٮ۪کسایِٹمٮ۪نٛٹ دِوان بیٚیہِ سِنٛگٕل ڈٮ۪ولاپمٮ۪نٛٹ دِوان ییٚمہِ سۭتۍ أسۍ ٹھیٖک چھِ بنان تِمہٕ یِمہٕ شہرن منٛز چھِ روزان گُرۍ سوٲرۍ ہٮ۪کہِ اَتہِ سِٹاٹ گٔژھِتھ اکھ سِکِل یُس زٔمیٖن دٲری تہٕ گاڑٮ۪ن منٛز اِستعمال آسہِ گَژھان پیش یِنہٕ برٛونٛہہ تہٕ ماٹِویشن کیٛاہ چھےٚ گُرۍ سوٲرۍ تھاونہٕ خٲطرٕ اگر أسۍ وٕچھو گۄڈنِچ یۄس مٲیل کرنٕکۍ چھِ آسان لُکن گُرۍ سوارِ کُن سُہ ماٹِویشن چھےٚ پتہٕ دۄہ کھۄ دۄہ بڑان تہٕ اَمہِ سۭتۍ چھِ وارِیاہ بٮ۪نِفِٹ مِلان گُرۍ سوٲرۍ چھےٚ اکھ کھیلٕے یٲژ کیٚنٛہہ یہِ چھُ اکھ زِندگی ہُنٛد اصٕل اہم بنیومُت اگر أسۍ وٕچھو گُرۍ سوٲرۍ کَرٕنۍ چھےٚ اکھ کۄنٮ۪کشن آسان گُرِس تہٕ بیٚیہِ مٲلِکس تہٕ یِمہٕ یِم جانور چھِ آسان یِمن چھِ اکھ ہُنر آسان زٕ یِم چھِ سمجھان تہٕ اِنسانٮ۪ن ہِنٛدٮ۪ن اِموشنن واپس جواب دِوان تہٕ اکھ بانٛڈ بناوان پانہٕ ؤنۍ